نو پانٛژھ کُنہٕ وُہ شَتھ شُنَمَتھ اکھ ژور زٕ ساس تہٕ ژور سَتووُہ سَتھ زٕ ساس تہٕ باہ شُراہ کاہ زٕ ساس تہٕ زٕ تووُہ اکھ ژور زٕ ساس تہٕ ترٛۆوُہ